اَن اٮ۪مپٕلایمٮ۪نٛٹ کیٛازِ چھِ آز کَل زیادٕ یوٗتھَن منٛز ساروی کھۄتہٕ بٮ۪سٹ تھِنٛگ چھِ اَسہِ پَزِ نہٕ زیادٕ توجہ نیُن اِنٛڈسٹِرٛین پٮ۪ٹھ یَپٲرۍ زیادٕ اِنٛڈَسٹِرٛی آسَن تَپٲرۍ گژھَن لٔڑکہٕ زیادٕ زیادٕ سٮ۪ٹٕل بیٚیہِ چھِ کھۄتہٕ بٮ۪سٹ تھِنٛگ کہِ اَسہِ پَزِ بِزنِس کُن دھیان زیادٕ پہم دیُن تَمہِ خٲطرٕ چھِ اَسہِ گورمٮ۪نٛٹَس قدم تُلُن کہِ تٔمِس چھِ اِنٛڈَسٹِرٛی زیادٕ زیادٕ ترٛاونہِ کَمپٔنی زیادٕ زیادٕ فارٮ۪ن کَمپٔنی یور اَنٛنہِ تَتھ علاقس ییٚمِچ یَتھ ییٚتہِ یہِ ضوٚرَتھ چھِ ییٚتہِ اَن اٮ۪مپٕلایمٮ۪نٛٹ زیادٕ آسہِ کیٛازِکہِ ییٖژاہ ییٖژاہ اِنٛڈَسٹِرٛی گژھَن تیٖتیٛاہ تیٖتیٛاہ گژھَن جَنریٹ مور جابٕس زیادٕ زیادٕ جاب أکِس کَمپٔنی منٛز اگر سۄے اگر خبر کۭژاہ لۄکٕٹ کَمپٔنی آسہِ خبر کۭژاہ نِیَر اٮ۪باوُٹ ہنٛڈرنٛڈ اٮ۪مپٕلاے چھِنہٕ کُنی گٔمٕتۍ ساروی کھۄتہٕ لۄکٕٹ کَمپٔنی وۄنۍ سوٗنٛچوٗ تُہۍ ییٚلہِ اگر اَکھ کَمپٔنی پے کُنہِ علاقَس منٛز تہٕ تَتھ کۭتیٛاہ ساروی کھۄتہٕ تَتھ کۭتیٛاہ اٮ۪مپٕلاے چھِ ضوٚرَتھ ڈیٹ میٖنٕز تھرٛی آر فور ہنٛڈرَنٛڈ ٹُہ فایِو ہَنٛڈرَنٛڈ تھاوزَنٛڈ تہِ ٹٮ۪ن تھاوزَنٛڈ ڈِپٮ۪نٛڈ اَپان چھِ آسان یہِ کَتھ پٮ۪ٹھ کمپٔنی پٮ۪ٹھ یہِ کَمپٔنی کۭژاہ بٔڑ چھِ سَپوز تُہۍ وٕچھو ییٚتہِ ماروٗتی سُزوٗکی چھِ أمِس کَتہِ کَتہِ چھِ برٛانٛچ تَتہِ کۭتیٛاہ کۭتیٛاہ کَمپٔنی چھِ یِتھَے کٔنۍ یِم بَجہِ بَچہِ چھِ مٔہِنٛدرا چھِ تہٕ ہونٛڈاے چھِ یِژھے یِژھے کَمپٔنی چھِ واریاہ بَجہِ بَجہِ یِمَن یِمَن پٮ۪وان چھِ لَچھَن اٮ۪مپٕلایِن ضوٚرتھ ساسو منٛز اٮ۪مپٕلایِن ضوٚرَتھ اِسلیے تَمہِ سۭتۍ گژھِ سٲرٕے اَن اٮ۪مپٕلایمٮ۪نٛٹ دوٗر کیٚنٛہہ جاب پیٚیَن گورمٮ۪نٛٹَس تہِ پَزِ یُس گورمٮ۪نٛٹ جاب چھُ آسان سُہ پَزِ کِرٛییٹ کَرنہِ اگر کُنہِ جایہِ ویکٮ۪نسی چھِ جاب چھُ ضوٚرَتھ سُہ پَزِ تِمَن ویکٮ۪نسی کرٛییٹ کَرنہِ تَتٮ۪ن کَرنہِ کیٚنٛہہ سٮ۪ٹٕل سُہ تہِ چھُ بیٛاکھ اوپشَن اَمیُک بیٛاکھ پزِ پَتہٕ یوٗتھَن تہِ پانہٕ قدم تُلُن کہِ اگر نہٕ وۄنۍ اِنٛڈَسٹِرٛی آسہِ نہٕ تَتھ ایرِیاہس کِہیٖنۍ تَمہِ کھۄتہٕ چھُ تِمن تیٚلہِ پَنُن بِزنِس سٮ۪ٹَپ سِٹاٹ کَرُن گورمٮ۪نٛٹ گورمٮ۪نٛٹَن چھِ واریاہ واریاہ لون سِکیٖم سِکیٖم دِژمَژ یَتھ پٮ۪ٹھ أسۍ ہٮ۪کو فِفٹی پٔرسنٛٹ سَبسِڈی چھِ تِمَن پٮ۪ٹھ آسان کہِ پنٛژاہ پٔرسَنٛٹ دی گورمٮ۪نٛٹ پنٛژاہ پٔرسَنٛٹ چھِ تۄہہِ دیُن ہٮ۪کو أسۍ کانٛہہ تہِ بِزنِس سٮ۪ٹَپ کٔرِتھ یہِ تہِ چھُ واریاہ اَکھ بٮ۪سٹ اوپشَن دیُتمُت کٔمۍ گورمٮ۪نٛٹَن تہٕ گورمٮ۪نٛٹَس تہِ پَزِ زیادٕ زیادٕ کرٛییٹ یِم لون سِکیٖم کَرنہِ کہِ تاکہِ اَن اٮ۪مپٕلایمٮ۪نٛٹ یُس یوٗتھَن منٛز چھِ سۄ گژھِ ختٕم